اگر أسۍ کشمیٖر ہٕنٛدِس سریٖنگر ڈِسٹرٛکٕچ کَتھ چھِ کَران تہٕ اَتہِ خاص کَر کم آ ٹریٚڈِشنَل ڈِشِز یا کھٮ۪ن چٮ۪نُک سامان چھُ میسر تہٕ تَتھ منٛز ہٮ۪کو أسۍ ؤنِتھ سارِوٕے کھۄتہٕ زیادٕ مشہوٗر تہٕ معروٗف یِم ڈِش چھِ تَتھ منٛز چھُ تَبَکھ ماز تَتھ منٛز چھُ رِستہٕ کَباب میٚتھِ ماز گۄشتاب تہٕ دَنہِ پھوٚل بیٚیہِ تہِ واریاہ یِم چھِ خاص کَر خانٛدرٕ کہِ موقَعن پٮ۪ٹھ یِوان رَننہٕ تہٕ کھٮ۪نہٕ وۄنۍ اگر أسۍ کتھ کَرو کہِ بَناونَس منٛز کیٛاہ خاص طٔریٖقہٕ چھُ یا کمَن چیٖزَن ہُنٛد استعمال چھُ گژھان تَتھ منٛز ہٮ۪کو أسۍ ؤنِتھ خاص کر لۅکٕٹۍ ٲل بٔڈ ٲل دالچیٖن رۄہن پرٛان زیُر تہٕ وغٲر مصالہٕ چھِ اِستعمال یِوان کَرنہٕ خاص کَرر اگر أسۍ تَبَکھ مازٕچ کَتھ کَرو یہِ چھُ تِژھ اَکھ ڈِش یُس گٮَ۪وس پٮ۪ٹھ چھِ أسۍ بَڈٮ۪ن بَڈٮ۪ن مجمَن پٮ۪ٹھ لۅکچہِ کَم فُلیمَس پٮ۪ٹھ تھاوان تہٕ پتہٕ چھِ آسان اَتھ وارٕ وارٕ وارٕ وارٕ تٔتھۍ گیوَس منٛز گرٛٮ۪کھ یِوان ییٖتِس کالَس تِم واریاہ تُرٛک چھِ گژھان تہٕ واریاہ مشہوٗر تہِ چھِ وۄنۍ گوٚو اَز کَل اگر اِنسان وُچھِ کہِ کمَن جایَن پٮ۪ٹھ کمَن ہوٹلَن پٮ۪ٹھ یا ریسٹورنٛٹَن پٮ۪ٹھ ہٮ۪کو أسۍ یِم ٹریٚڈِشنَل کھٮ۪ن چٮ۪نٕکۍ سامان میسر ٲسِتھ تَتھ منٛز اگر بُلواڑ وَتہِ پٮ۪ٹھ یَپٲرۍ کِنۍ ڈَل لیک کِنۍ بُلواڑ وَتہِ پٮ۪ٹھ چھِ اَکھ مشہوٗر تہٕ معروٗف ہوٹل گرینٛڈ پیلس تہٕ تور ہٮ۪کو گٔژھِتھ ہوٹَل وِوان تانۍ ہٮ۪کو گٔژھِتھ اَمہِ علاوٕ لال چوکَس منٛز بیٚیہِ تہِ کیٚنٛہہ مشہوٗر ریسٹورنٛٹ ییٚتہِ اَز کَل تہِ یِم میسر چھِ تَتھ منٛز چھِ یِوان سیمسی تَتھ منٛز چھُ یِوان لِنِس تَتھ منٛز چھُ یِوان واٹَر فال تہٕ تَتھ منٛز چھِ ممی پُلیٖز بیٚیہِ تہِ کیٚنٛہہ ہوٹل یِوان ییٚتہِ وُنہِ تہِ روایتی طور پے یِم ڈِشٕز میسر چھِ گژھان تَمہِ علاوٕ اگر أسۍ کَتھ کَرو تہذیٖب تہٕ تَمدُن کِس حوالَس سۭتۍ کھٮ۪ن چٮ۪نُک یُس حِساب کِتاب سریٖنَگر ڈِسٹِرٛکَس منٛز اوس یہِ چھُ درشاوان ییٚتیُک کَلچَر تہٕ ٹریٚڈِشَنٕز تہٕ بیٚیہِ سرینگر ڈِسٹرٛکٕچ جان پہچان تہٕ رٮ۪وایت تہذیٖبی رٮ۪وایت یۄس قٲیم ٲس روٗزمٕژ باقیَن ممٲلکَن سۭتۍ خاص کر سینٹرل ایٚشیا تہٕ پٔرشیَس سۭتۍ ییٚتہِ کہِ حوالہٕ یِمہِ ساریٚے یِمو ڈِشو منٛز واریاہ ڈِش چھِ نیٚبرٕ پٮ۪ٹھٕ اِنٹرڈیوٗس گٔمژٕ ییٚتہِ امہِ حِساب چھُ یِوان وُچھنہٕ کہِ پوٚت کالہٕ پٮ۪ٹھے کوٗتاہ تھدِ معیارُک کَلچَر تہٕ تمِچ رِفلیکشَن چھِ ییٚتہِ محسوٗس گژھان اِوٕن کھٮ۪ن چٮ۪ن سۭتۍ تہِ اَمہِ علاوٕ تہِ اگر أسۍ وُچھو کھٮ۪ن چٮ۪ن کہِ حوالہٕ سۭتۍ باقیَن ہوٹلَن ہٕنٛز کتھ کَرو تہٕ سرینگر بیلٹَس منٛز برابر لال چوک لالچوک علاوٕ سۄنوار سۄنوار علاوٕ باے پاس ہاے وے تہٕ بیٚیہِ خاص کَر بُلواڑ یِم زٕ ژور جایہِ چھِ مشہوٗر تٔریٖن ییٚتہِ بٔڈۍ بٔڈۍ ہوٹَل چھِ تہٕ وُنہِ تہِ کشمیٖری ٹریٚڈِشنَل یُس کھٮ۪ن چٮ۪ن چھُ پوٗرٕ ایٚویلیبُل آسان تہٕ اور ہٮ۪کَن یِم لُکھ گٔژھِتھ خاص کر ٹیٛوٗرِسٹہٕ وغیرہ تہٕ کھٮ۪تھ کٲشِر مصالہٕ یِم خاص کَر پننہِ مُشکہٕ خٲطرٕ چھِ مشہوٗر تِہُنٛد خاص کَر استعمال گٔژھِتھٕے چھِ یِم سٲری ڈِشِز یِوان بَناونہٕ شُکریہ